اسَلامُ علیکُم اگر أسۍ کتھ کرو تِم کُس سُہ کُس ایریا چھُ سون یُس ریٚلِجَس ٹورِزمہٕ خٲطرٕ اِستعمال چھُ گَژھان تہٕ یورٕ سانہِ امہِ کَنٹری ہٕنٛدۍ اَکثَر لُکھ چھِ یِوان اَگَرے جموں کَشمیٖرَس مَنٛز وٕچھو اتھ مَنٛز چھِ یِوان ویشنو دیوی اَمرناتھ لامایارو بیٚیہِ واریاہ تِم مَطلَب ضروٗری سایٹہٕ چھِ یوٚت ہِنٛدوٗز چھِ یِوان بُدِسٹ چھِ یِوان مُسلِم چھِ یِوان مَطلَب اِنڈیہِکۍ اِنڈیہِکۍ یِم اِنڈیہِکۍ مَذہَبٕکۍ لُکھ چھِ یِوان رَگوناتھ ٹیٚمپل چھُ رَگوناتھ ٹیٚمپل یُس جٔمِس مَنٛز چھُ اَمرناتھ یُس چھُ سُہ چھُ یِوان یِمو مَنٛز مَطلَب واریاہ ضروٗری اکھ سا اکھ سایٹ اِنٛڈیاہَس مَنٛز ماننہٕ یۄس عبادَتھ مَطلَب ییٚتہِ یِم عِبادَتھ چھِ کَران لاڈ شِوا سٕنٛز اُہُنٛد بیسٹ ٹایم چھُ آسان مے ٹُو سیٚپٹمبَر